یُس میون دۄیِم چیٖز چھُ یعنی ییٚلہِ مےٚ دۄیِم چیٖز اوٚن سُہ اوٚن مےٚ ٹِلَر ییٚلہِ مےٚ ٹِلَر اوٚن بہٕ اوسُس گۄڈٕ خۄش زِ مےٚ اوٚن ٹِلَر ٲخر ییٚلہِ مےٚ سوپور ووٚتھُس بہٕ ٹِلَر کھالنہِ ییٚلہِ مےٚ تَتہِ سُہ ٹِلَر اوٚن بوٚرُم گاڑِ منٛز گٲڑۍ تہِ واجَم یورَے اوٚنُم تَتہِ ٹِلَر کٔرٕم بِل وِل سٲرٕے تہٕ اوٚنُم ٲخٕر ییٚلہِ بہٕ گَرٕ ووتُس ژون مےٚ سُہ اَنَٛدر گیٹہٕ اَنٛدَر تہٕ تَتہِ پٮ۪ٹھ چھِ لَگان واریاہ ٹایِم یوٚت تام پَتہٕ یُتھٕے بہٕ درٛاوُس زٔمیٖنَس پٮ۪ٹھٕ ٲخر ییٚلہِ مےٚ سُہ زٔمیٖنَس پٮ۪ٹھ نیُو مےٚ لوگ زٔمیٖن تَمہِ سۭتۍ وایُن پَنٕنۍ تھٔج نٲر یُتھُے بہٕ تھٔج نارٕ منٛز ژاوُس مےٚ لٲج تھٔج نٲر وایِنۍ وٕنۍ آسہٕ نہٕ مےٚ زٕ راوُنٛڈ تہِ نہٕ دِتمٕتۍ کیٚنہہ زٕ چَکَر اللہ تعالیٰ ہَس پَتھ گوٚو سُہ بِہِتھ ییٚلہِ سُہ بِہِتھ گوٚو آیہِ اَپٲرٮ۪ن نوٚوٕ چیٖز چھِ اَتھ چھِ سٲرۍ برٛۄنٛہہ کُن یِوان آیہِ سٲری اَپٲرۍ ہمساے یِم زٔمیٖن دار ٹِلَر ہا ٹِلَر ہا ٹِلَر نہٕ گژھان سِٹاٹٕے ٹِلَر گوٚو بِہِتھ ییٚلہٕ نہٕ پَیی ٲسٕم یہِ کیٛاہ تۄتما چھُ دیُُتمَس اَپٲرۍ نَظر وَظر تہٕ اَتھ گوٚو نہٕ کِہیٖنۍ میٛانہِ سۭتۍ کوٚر مےٚ أمِس فون أمۍ ووٚن پَنٕنۍ کِنۍ اَپٲرۍ یَپٲرۍ دِس نَظر مگر مےٚ آو نہٕ اَتہِ حساب کِہیٖنۍ أمۍ ووٚن ٲخٕر تہِ ووٚن أمۍ دوٚپُن وَلہٕ اَدٕ کیٛاہ وال یوٗرۍ اَتہِ چھِ ہمساے تہِ اَتہِ چھِ آسان کۄپٲٹھۍ اَتہِ نوٚوٕے چی چیٖز خراب گَژھُن اَتہِ چھِ اِنسانَس گَژھٲنۍ رٮ۪پٹیشَن ڈاوُن ییٚلہِ بہٕ وۄنۍ پریشان گوس کھولُن وۄنۍ أمۍ دۄہ وۄنۍ دَکہٕ دِوان دِوان گَرٕ صُبحَس بَرتَن آٹوَس بہٕ چھُس مَنٛدچھان وۄنۍ وَللہ وَننَس کٲنٛسہِ یہِ گوٚو خراب صُبحَس بَرتَن اَتی آٹوَس پنٛنہِ گَرِ والتَن سوپور سوپرٕ یُتھٕے مےٚ نیوٗ تٔمۍ نیٛانو یہِ ؤرٕک شاپ تَتہِ اوس اَتھ کیٛاہ تھام گوٚمُت تَتہِ تہِ وۄنۍ ہاے نوٚو ٹِلَر یہِ کیٛازِ خراب ٲخٕر ییٚلہِ مےٚ وۄنۍ اَتھ پٮ۪ٹھ بیٚیہِ کھول واپَس گَرٕ یِم کراے پونٛسہٕ تہِ پٮ۪ٹھَے نیوٗ مےٚ سُہ زٔمیٖن واینہِ منٛزٕ چَلیو کینٛہہ دۄہ ٹھیٖک مگر سُہ گوٚو پَتہٕ بیٚیہِ بِہِتھ کوٚر مےٚ أمِس بیٚیہِ فون دوٚپُن اَتھ چھِ کیٛاہ تھام دٔلیٖل تہٕ والُن بیٚیہِ واپَس مےٚ ووٚن مےٚ چھِ ترٛےٚ ساس رۄپیہِ لگان توٚتام کِراے مےٚ نیوٗ یہِ أتی ہمساے گامَس منٛز مٮ۪کنِکَس نِش تٔمۍ ووٚن اَتھ چھِ کیٛاہ تام پرٛابلٕم اَپٲرۍ یَپٲرۍ تہٕ بَہہ شتھ رۄپیہِ رٔٹۍ تٔمۍ بَہہ شَتھ یُتھٕے تٔمۍ رٔٹۍ تہٕ مگر بہٕ چھُس اَکٕے کَتھ وَنان وۄنۍ وَنہٕ واتہٕ بہٕ سیوٚدُے پویِنٹَس پٮ۪ٹھ اگر مےٚ سُہ باخۄدا چھِ پوٚز اگر مےٚ تَتھ ٹِلرَس ییٖتیٖس مےٚ سُہ ٹِلَر آسہِ اوٚنمُت مےٚ چھِ باسان تیوٗتاہ آسہِ مےٚ لوٚگمُت اَتھ شیہرنَس یُتھٕے زٔمیٖنَس منٛز والان تہٕ بَنٛد گژھان گَرا دُہ چھکان گَرا واشَر پھُٹان گرا خانہِ پھُٹان گَرا کیٛاہ تھام گژھان گَرا کِک گژھان خراب اللہ کی قسم گَرا سِپرِنٛگ گ ژھان گَرا تھوٚپ یِوان تَتھ گَرا یہِ مُبلیل تُلان یعنی کہِ پریشان گوٚوُس بہٕ گَرا تِم سُچہِ تِم تارٕ لنٛجہِ ژھٮ۪نان تہٕ گَرا اَکہِ اَنٛد اَکھ ٹٲر گژھان اَکہِ دۄہ پنٛچَر گَرا بیٛاکھ بیٚیہِ کِس ٹٲرَس پنٛچَر گَرا کیٛاہ تھام نیوٗ مےٚ سُہ ٲخٕر تہٕ اَکہِ سہٕ دۄہ کہِ اوس سُہ یوٗتاہ خراب سُہ پیو نیُن مےٚ پَتہٕ ؤرٕک شاپ واریاہ سُہ اوس کم سے کم سَتَن ٲٹھَن دۄہَن توٗرۍ دوٚپُک اَکھ چھِ اِنجَنٕے کیٛاہ تھام خراب اَتھ چھِ اِنجَن اَوَرہال کَرُن کٲم کیٛاہ سا مٮ۪کنِک صٲبَن کٔر کٲم تٔمۍ ووٚن اَتھ چھِ یِوان بِل ٲٹھ ساس رۄپیہِ مےٚ ووٚنُس أمۍ زیوٗن نہٕ وٕنۍ ٲٹھ ساس کیٚنہہ دوٚپُن یہِ چھِ کانٛہہ چیٖز لاگُن ٲخٕر ہٮ۪وان دِوان تہٕ رٔٹۍ أمۍ شاید سَتھ ساس رۄپیہِ مگر بہٕ چھُس دَپان تٔمۍ اوٚننَس بہٕ یوٗتاہ تنٛگ یوٗتاہ اوٚنَس نہٕ بہٕ کُنی تِکیٛازِ تِژھ آسہِ ہے مےٚ باسان مےٚ نوٚو اوٚنمُت یوٗتاہ مےٚ تَتھ پرٛون یوٗتاہ مےٚ تَتھ لوگ پٮ۪ٹھٕ گَرا اَکھ تان شیہرنَس گَرا بیٛاکھ تان شیہرنَس یعنی کہِ بہٕ چھُس دَپان سۄ چھا ڈِزٕلٕے یہِ پٮ۪ٹرولٕچ خرٕچ کران کِنہٕ سۄ چھِ ترٛیش چٮ۪وان بہٕ چھُس دَپان یُسا مےٚ تَتھ خرچہِ لٲج اللہ قسم تیوٗتاہ چھِ تَتھ کَم تِکیٛازِ کَم نہٕ کیٚنہہ تیوٗتاہ چھِ تَتھ کیٛاہ وَنو بہٕ تۄہہِ خرچہِ پٮ۪ٹھ خرچہِ دُنیِہُک خرچہِ گَرا اَکھ تیٛان خراب گَرا بیٛاکھ تان خراب بہٕ آس تَمہِ سۭتۍ تیوٗتاہ تنٛگ کیٛاہ وَنو بہٕ تۄہہِ یُتھ آس بہٕ تنٛگ تَمہِ پٮ۪ٹھ سۄ چھِنہٕ بنان مےٚ یُتھٕے بہٕ نٮ۪بَر چھُس کڑان سۄ چھِ بِہِتھ گژھان گرا اَکھ پرٛابلٕم گرا بیٛاکھ پرٛابلٕم تَمہِ سۭتۍ گٔے مےٚ گَرِکۍ تہِ واریاہ زیادٕ ناراض یہِ چھِ پوٚز کَتھ